ہیٚلو ہیٚلو اسلام علیکُم وارٕ پٲٹھۍ حظ خۄش پٲٹھی آ ٹھیٖکے چھِوٕ بہتر بہتر جِناب آ آ توٚتُے ووت فون کٔرۍتو حُکماہ تۄہہِ کیٛاہ گوٚژھ آ اَسہِ نِش گوٚو صاف دۄد ڈَبہٕ دۄد بَغٲر صاف دۄد اَصٕل دۄد آ أسۍ چھِ دِوان ژَتجی رۄپیہِ دۄدٕ کِلوٗ بَغٲر مِلاوَٹ صاف وَن حظ اَچھا اَدٕ کیٚنٛہہ چھُنہٕ پَرواے دۄد تہِ بَنہِ بیٚیہِ کیٛاہ چھُ ضروٗرت ژامَن آسہِ ضروٗرت سۄ تہِ بَنہِ آ ژامَن تہِ بَنہِ آ ژامَن کۭژاہ چھَو ضروٗرت تہٕ دۄد کوٗتاہ چھُو ضروٗرت ٹھیٖک چھُ دۄد کیٚنٛہہ چھُنہٕ پَرواے ژامَن تہِ بَنہِ تہٕ دۄد تہِ بَنہِ آ اَچھا کھانٛ اَچھا کھانٛدَر کِنہٕ دۄپمے یِمَن فنٛگشَنَن پٮ۪ٹھ چھَ ڈِیلوری یِوان ہوم ڈِیلوری چھِ أسۍ کَران أسۍ چھِ سوزان یِمَن پَتہٕ ایٚڈرسٕے پٮ۪ٹھ توٚتُے گَرے تۄہہِ چھا تۄہہِ چھا اوٗرۍ سوزُن کِنہٕ تُہۍ تۄہہِ چھا اوٗرۍ سوزُن کِنہٕ تُہۍ سوٗزِو گٲڑۍ یوٗرۍ آ ٹھیٖک چھُ تُہۍ دیٖزیٚو ایٚڈرس تہٕ أسۍ کَرَو کٲم أسۍ سوزو اَچھا تُہۍ أسۍ دِمو تۄہہِ ایٚڈرس تہٕ تُہۍ یِیِو ایٚڈرَسَس پٮ۪ٹھ اوٚتُے ٹیٚلِی فارمَس پٮ۪ٹھ اَہَن حظ دۅنوے چیٖز آ صاف کالٹی بَڈٕ اَصٕل بہتریٖن آ ہوم ڈِیلوری چھِ أسۍ کران اَہَن حظ آ تُہۍ ییٖزیٚو دُپہر ٹایمَس ییٖزیٚو تُہۍ دُپہر ٹایمَس

بہتر جِناب دۄد تہِ بَنہٕ تہٕ ژامَن تہِ بَنہِ اَہَن حظ آ دۅنوے چیٖز بَنَن آ تُہۍ ییٖزیٚو تُہۍ ییٖزیٚو تُہۍ کٔرۍزیٚو کال اَکھ دۄہ برٛونٛٹھ زٕ دۄہ برٛونٛٹھ کٔرۍزیٚو تُہۍ کال أسۍ تھاوَو تۄہہِ یہِ تتھ پَنہٕ نِس دۅہَس پٮ۪ٹھ اَدٕ سا اَدٕ سا بِہِو رۅبَس حَوال